السلام علیکُم أسۍ چھِ عبدُل مٔجیٖد پٮ۪ٹھ حظ باتھ روٗم حظ اَتھ یِم ٹٲلۍ ٹٲل گٔمٕتۍ ؤتھِتھ تہٕ اَتھ ٲسۍ نٔوۍ لاگٕنۍ وۄنۍ اَتھ اوس نہٕ پَلَسٹر تہِ سیوٚدُے اَتھ اوس تھوڑا کھَنجَر پھٕچَر رُ روٗدمُت تہٕ بیٚیہِ یۄس اَسہِ یہِ مٔٹ ٲس نہ لٲگِتھ اَتھ اَتھ اوس زیادٕ آ اَتھ اوس نہ زیادٕ گوٚو اَتھ گوٚو تَمی سۭتۍ گٔے یِم ؤتِتھ یِم تہِ یِم ٹٲل چھِ لگٕہَر اَتھ گٔیے لٲگِتھ یِم پٲنٛژھ شےٚ ؤری بَس گڑبَڑ آ بِلکُل تہِ نوٚوُے کرُن تہٕ پَتہٕ لاگٕہوس ٹٲل تہِ اَنو اَصٕل پَہم کَچارِیا اَنو یا بیٚیہِ کانٛہہ بیٚیہِ چھِ ٲٹھ سُکیرَس منٛزٕے آ آ سُکیرَس منٛزٕے چھُنہ یہِ ٲٹھ پھٕٹہٕ ٲٹھ پھٕٹہٕ چھِ یہِ برابر برابر حظ آ بِلکُل دَہ پھٕٹہٕ تور چھُ اکھ پھٕٹہٕ دَہ پھٕٹہٕ چھُ یِتہِ لگیہِ تقریٖباً کٔژ پھٕٹ لگِنس لگ بگ ژور پانٛژھ ہَتھ پھٕٹہٕ نہ تِم گٔژھۍ تِم تہِ گژھن گَژھٕنۍ تِمن اوس رپھ کینٛہہ بدل فٕلور ٹایِل آ تَتھ لگن ژُہٲٹھ پھٕٹ آ ٹھیٖک چھُ

ٹھیٖک

آ ٹھیٖک سُمانی اَنوا کِنہٕ تہ تَجاری چلو چلو ٹھیٖک چھُ اَہن حظ ٹھیٖک چھُ آ گٔے ژورَن لَبَن گٔے گوٚو ترٛےٚ ہَتھ وُہ پھٕٹ تِم تہِ آ ترٛےٚ پھٕٹہٕ ترٛےٚ پھٕٹہٕ حظ ترٛےٚ پھٕٹہٕ بیٚیہِ شےٚ پھٕٹہٕ ہُتھ پٲٹھۍ گٔے اَرداہ پھٕٹہٕ اَہن حظ ٹھیٖک چھُ آ یِمہٕ ہاے لیٖٹر مہ ترٛاوہوس کیٚنہہ چلو چلو

اچھا ٹھیٖک چھُ تیٚلہِ کَر یِیِو تُہۍ اَہن حظ اَہن حظ ٹھیٖک چھُ أسۍ بَٹوار ریٚڈی پَتہٕ تھاوان اَسہِ تھوڑا سٮ۪کھ تھاوَو چھٲنِتھ اَوَے أمبوٗجا أمبوٗجا اَنو حظ چلو چلو ٹھیٖک چھُ تیٚلہِ اَدٕ السلام علیکُم